سٲنِس اَننت ناگ ڈِسٹرِکس منٛز چھُنہٕ روڈ س ٹھیٖک کینٛہہ ییٚتہِ ہسا چھہٕ مطلب مؠگڈَم چُھنہٕ ترٲیِتھ وتن یپٲرۍ کینٛہہ مُشکِلات چھُ واریاہ گَژھان ڈیلؤری کینٛہہ چھِ آسان کینٛہہ تِمَن چھُ واتنس منٛز واریاہ مُشکِل دِکَت گَژھان ٲڈۍ ہسا چھِ تیوٗتاہ ہُہ تِم ہسا چھِ وَتے ہٮ۪کان مٔرِتھ بیٚیہِ حظ چھِ سٲنِس گامَس منٛز واریاہ بیروزگٲری سٲنِس ڈِسٹرِکس منٛز چھِ واریاہ بیروزگار لٔڑکہٕ یٖتیو چھُ پی جی کٔرِتھ چھِ بی اؠڈ کٔرِتھ چھِ یِمَن ہسا چھُ یِمن ہسا گٔژھ آسُن اِنٹرٛسٹ آسنہِ یِمَن ہسا گٔژھ کِینٛہہ پَننہِ آنہٕ ژور گٔژھ یِم ہٮ۪کن زیٖنِتھ تہِ نَسا چھُ سٲنِس گامس منٛز کِہیٖنۍ ییٚتہِ چھُ واریاہ لٔڑکہٕ آسان بیکار چھ آسان سڑکَن پؠٹھ یوٚت چھ آسن بِہِتھ تم نَسا چھِ کہیٖنۍ کار کَران اگر ہسا کہنٛہہ ییٚتہِ پریویٹٕے کَرِہا کینٛہہ جاب واب تہٕ پَننہِ آنہٕ ژور ہٮ۪کہِ ہن تِم بِچٲرۍ زیٖنِتھ بیٚیہِ ہسا چھ ییٚتہِ مطلب باغن واغن منٛز حظ چھُ مطلب ژِنہِ کَران دُہ چھُ وۄتھان پُلۆشن چھُ گَژھان تمہِ سۭتۍ تہٕ یہِ تہِ نَسا گٔژھۍ آسُن کینٛہہ ییٚتہِ ہسا چھُ واریاہ مُشکِلات یِوان